اگر أسۍ کَتھ کَرو اَد اَتٮ۪تھ ہسا چھِ ترٛےٚ یِم چیٖز دِتھ مطلب یَتھ ریٖڈنگ رِلیٹِڈ یَتھ منٛز کہِ گۄڈنٮ۪تھٕے چھِ فِزِکَل فِزِکَل مطلب گوٚو یُس آ ظٲہری طور مطلب یہِ آسہِ موٗجوٗد آسہِ مطلب بُگ یُس أسۍ اصل پٲٹھۍ ہیٚکو یہِ فیٖل کٔرِتھ آ تہِ دٔیِم چھُ کہِ اَلیکٹرانِک اَلیکٹرانِکس منٛز چھُ یوان فون یَتھ منٛزایپٕس چھِ یوان ڈاوُنلوڈ کَرنہٕ ییٚمہِ ذٔریعہِ أسۍ ہیٚکان چھِ پٔرِتھ ترٛیِم چھِ آڈبٕل آڈِبٕلَس منٛز چھِ یوان مطلب کانہہ تہِ ایپ چھےٚ یِوان یَتھ منٛز خٲلی سُہ پٕلے چھُ پیوان کَرُن تہٕ پَتہٕ چھُ یوان سُہ بوزن سُہ چُھ مطلب تَتھ منٛز گَژھِ آسُن مطلب یہِ ایبٕلِٹی ٹُو ہِیَر تہٕ اگر وۄںۍ ٲسۍ کَتھ کَرو یِمو ترٛیَو مَنٛز کیاہ چھس بہٕ پریفَر کَران بہٕ چھس پریفَر کَران فِزِکَل بُکٕس تہِ کیازِ کہِ اگر أسۍ کَتھ کَرو فِزِکَل بُکٕسَن ہُنٛد اَکھ چیٖز چھُ گۄڈنِیُک مطلب یہِ تہِ چھُ تَمیُک فٲیدٕ چھُ کہِ تَمہِ سۭتۍ چھُنہٕ کٕہٕنۍ نۄقصان واتان أکِس انسانس چاہے چھُ أچَھن آسہِ کَمبٕرَس آسہِ یا گَردَنہِ آسہِ گَردَنہِ آسہِ یُس تہِ سُہ مطلب سُہ فِزِکَل بُک چھُ آسان تَمہِ سۭتۍ چھُ یوان سُہ الگٕے فیٖل ییٚلہِ اَکھ اِنسان پران چھِ بیٚیہِ بیاکھ چیٖز چھُ کہِ اَتھ منٛز چھُ یہِ یہِ فیٖل تہِ یوان کہِ ییٚلہِ سُہ سُہ تِم پیجِس چھِ آسان فِران بیٚیہِ یہِ مطلب ییژِ لَٹہِ تہِ سُہ فِزِکَل بُک چھِ پَران سُہ چھُ کیٚنٛہہ نوٚو نوٚو ہیٚچھان اَدٕ ایز کَمپِیٲڑ ٹُو آڈبٕل بُک یا یہِ اَتھ کیاہ چھِ ونان اِلیکٹروانِک وٕرجَن آف بُکٕس